اَکھ لیٖڈَر وٕکیٚنَس یُس یٔمۍ کٔشیٖرِ منٛز واریاہ اَکھ اَصٕل تہٕ اہم کِردار نِبومُتَن چھُ یُس مےٚ یاد چھُ یِوان سُہ اوس میٖر سید ہمدانی یُس یہِ ہمدان یہِ ہم میٖر شاہ سید ہمدانی یُس اوس یہِ اوس تٔمۍ سُنٛد سورُے ناو تہٕ یہِ آیے پٔرشِیا پٮ۪ٹھ یور کٔشیٖرِ تہٕ سَنہٕ ژۄداہ شَتھَس منٛز آیے یہِ تقریٖباً یور تہٕ أمۍ پھولوو ییٚتہِ سٲرسٕے اِسل اِسلام اگر أسۍ اِسلامٕچ کَتھ کَرو أمۍ پھولوو ییٚتہِ سٲرسٕے اِسلام تہٕ أمِس یُس یہِ چھُ یُس یہِ چھُ یُس ہمدانی صٲب تہٕ أمِس چھِ لُکھ واریاہ زیادٕ عزت کران تہٕ أمۍ سُنٛد أمِس چھِ اَکھ واریاہ اہم کِردار نِبومُت کٔشیٖرِ منٛز تہٕ ژۄداہ شیٚتھ سَنہٕ ژۄداہ شیٚتھَس منٛز آیے یہِ کٔشیٖرِ تہٕ أمۍ چھُنہٕ صرف اَکھ رِلِجَنٕے مطلب مذہبی کِردار نِبومُت کِہیٖنۍ بٔلکہِ اَکھ یُس کٔشیٖرِ ہُنٛد کَلچَر چھُ أمۍ چھُ تَتھ منٛز تہِ واریاہ اَکھ اہم رول کوٚرمُت اَدا اگر أسۍ وٕکیٚنَٕچ کَتھ کَرو مےٚ چھِنہٕ تیٖتیٛاہ تِتھ کنَن یاد کِہیٖنۍ ناو چھُنہٕ مےٚ یاد کِہیٖنۍ مطلب نظرِ تَل چھُ مےٚ واریاہ زیادٕ تِم لیٖڈَر یِم اَسہِ أنٛدۍ پٔکۍ چھُ آسان البتہ تِمَن ہُنٛد ناو چھِنہٕ مےٚ تِتھ کَنَن یاد کِہیٖنۍ پیٚوان وٕنکیٚنَس تہٕ البتہ یِتھَے کٔنۍ وَنہٕ بہٕ تِمَن ہُنٛد کہِ مطلب زٕ ژور چھِ یِتھ لیٖڈَر یِم سٲنِس ایریا ہَس منٛز چھُ بارہمولہ ایریا ہَس منٛز چھُ تہٕ یِمو واریاہ اَکھ اہم کِردار چھُ سانہِ سانٮ۪ن زندگی یَن منٛز تہٕ ہمیشہ چھُ اگر أسۍ اگر أسۍ وٕچھو اَسہِ چھُ مَسجِد پٮ۪ٹھ اَکھ اِمام کہِ سُہ چھِ یوٗتاہ اَصٕل واز پَران جُمعہ دۄہ تہٕ سٲری چھُ سارنی پٮ۪ٹھ چھُ سُہ واز تھَوان واریاہ زیادٕ اَثر یِتھَے کَنَن چھُ واریاہ زیادٕ واریاہ زیادٕ تِم لیٖڈَر یِمَن اَکھ اہم کِردار چھُکھ نِبومُت سانہِ زندگی یَن منٛز تہٕ کٔشیٖرِ منٛز